زندگی منٛز چھِ واریاہ مُشکلات یِوان تہٕ انسانس پزِ یِمن سۭتۍ لڑ کرٕنۍ اصل پٲٹھۍ تہٕ ہیٚمت پزِ نہٕ ہارٕنۍ کینٛہہ تہٕ میانہِ زندگی منٛز تہِ آیہِ واریاہ مُشکلات أسۍ ٲسۍ بارِن ژور یتھ منٛز اسہِ بیٚنہِ اکھ تہِ ٲسۍ تہٕ لکچہِ عُمرِ منٛزٕے ترٛووہس بہٕ بیوٚن گرِ کیو

یتُھے بہٕ بیوٚن ترٛووہس مےٚ اوس بوٚڑ چیلینج پانس خانٛدر کرُن تمہِ خٲطرٕ پۄنٛسہِ جمع کرٕنۍ تہٕ مےٚ لٲج چونٛکہِ پرُن اوس مےٚ ژھنمُت ترٛٲیِتھ تہٕ مےٚ لٲج لکٹہِ پانہٕ پٮ۪ٹھٕے موضوٗرۍ کرٕنۍ تہٕ گوٚوُس بہٕ قصٕب ہیٚچھنہِ تہٕ یِتھُے بہٕ قصٕب ہیوٚچھ تہٕ لٲج مےٚ کٲم کرٕنۍ گرن انٛدر تہٕ وارٕ وارٕ وارٕ وارٕ گوس بہٕ اتھ پننہِ کامہِ منٛز مٲہِر

مےٚ تہِ لوٚگ یہِ کار پکنہِ اصل پٲٹھۍ تہٕ لٲگۍ مےٚ پۄنٛسہٕ کرٕنۍ جمع جمع تہٕ اپٲری کوٚر مےٚ پانس خانٛدر تہٕ یِم بے مُشکلات یُتھٕے پتہٕ شُرۍ وُرۍ زایہِ تہٕ پتہٕ تِم پرناوٕنۍ تہٕ اتھ منٛز تہِ آیہِ مےٚ واریاہ مُشکلات تِکیٛازِ تھوڑا ٲسۍ آمدٔنی کمٕے پہن تہٕ شُرۍ زٕ ترٛےٚ چھِ خۄدایس حوال تہٕ یِم چھِ پٮ۪وان پکناوٕنۍ یِہُنٛد فیٖس پریویٹ سکوٗلُک فیٖس چھو تۄہہِ پایی کیٛاہ چھُ آسان تہٕ لہٰزا کٔرتھ مگر مےٚ ہٲر نہٕ زانٛہہ ہٮ۪متھ اللہ تعالیٰ اوس مےٚ سوزان ییٚمہِ ساتہٕ مےٚ ضروٗرت اوس آسان دہ مےٚ اوس سُہ دہ سوزان اگر نہٕ کاہہ سوزہا مگر دہ سوزہا اِتھٕے کٲٹھۍ توے چھُس بہٕ ونان أکِس انسانس پزِ نہٕ زٕہٲنۍ تہِ ہیٚمت ہارٕنۍ تہٕ تٔمِس پزِ یِمن مصٲیِب تہٕ مُشکلاتن سۭتۍ ہمیشہِ جنٛگ کرُن اصل پٲٹھۍ تہٕ پستہٕ نہٕ گژھُن زٕہٲنۍ تہٕ اللہ تعالیٰ چھُ پکناون وول سُے چھُ رزاق سُے چھُ رٔحیٖم